کٔشیٖرِ منٛز چھےٚ واریاہ جایہِ تِمہٕ یِمہٕ وٕچھنہِ لایق چھےٚ خۄداے سٕنٛز قۄدرَت چھےٚ زِ تٔمۍ چھِ تِمہٕ واریاہ جایہِ بَنایمَژ خوشوٕنۍ یَتھ منٛز یِوان چھِ گُلمرگ چھِ یِوان بابا ریٖشی چھِ یِوان نِشاط چھِ یِوان یا ڈَل چھُ خۄدا صٲبَن بَنومُت یِتھَے پٲٹھۍ چھُ واریاہ تِم جایہِ یِم خۄداے صٲبَن واریاہ اَصٕل چھےٚ بَنایمَژٕ اِنسان چھِ تور گژھان تَتہِ چھِ أمۍ خۄداے سُنٛد قۄدرَت وٕچھان زِ سونٛچان چھِ اِنسان خۄدا صٲبَن کیٛاہ کیٛاہ چھُ بَنومُت تِمہٕ جایہِ اَڑِ چھےٚ تِم جایہِ یِمَن جایَن نہٕ اِنسان واتٲنی چھےٚ وٕچھنہٕ خٲطرٕ وۄنۍ یۄس یۄس جاے چھےٚ اَسہِ نَزدیٖک باسان تور چھِ أسۍ گژھان وٕچھنہِ خۄداے سٕنٛز قۄدرَت یُس اَسہِ یِوان چھِ ساروے کھۄتہٕ زیادٕ نَزدیٖک چھُ اَسہِ یِوان گُلمرگ گُلمرگ چھِ أسۍ گژھان تَتہِ چھِ أسۍ أنٛدۍ پٔتۍ وٕچھان پہاڑ چھِ وٕچھان یا شیٖن چھِ تَتہِ آسان اِنسانَس چھِ واریاہ زیادٕ سکوٗن مِلان تور گٔژھِتھ اِنسان یہِ دَپان اِنسان بہٕ روزٕہا ییٚتھۍ گَرٕ گژھٕ ہا نہٕ کِہیٖنۍ تہِ تیوٗتاہ چھِ اِنسانَس سکوٗن مِلان تِمَن جایَن وٕچھِتھ تِکیٛازِ خۄداے سٕنٛز قۄدرَت چھےٚ واریاہ زیادٕ بٔڑ تٔمۍ یۄس تہِ کانٛہہ جایہ چھِ سۄ چھِ بَنٲومٕژ تٔمۍ واریاہ زیادٕ بہتر واریاہ زیادٕ اَصٕل چھےٚ تٔمۍ تیوٗتاہ سکوٗن چھِ اِنسانَس مِلان اِنسان چھِ دَپان ییٚتی روزٕہا ییٚتہِ گژھٕ ہا نہٕ کُنُے تہِ گژھٕ ہا نہٕ کِہیٖنۍ تہِ نہٕ تِکیٛازِ تیٖژاہ چھےٚ تِم خوشوٕنہِ یِتھے پٲٹھۍ اَگر أسۍ نِمو نِشاط شالمور نِمو تَتہِ چھُ اِنسانَسَن واریاہ زیادٕ سکوٗن چھُ مِلان واریاہ زیادٕ سکوٗن چھُ مِلان وٕچھان چھِ نیٚبرِم لُکھ چھِ یِوان یور ٹیوٗرِسٹ چھِ یِوان یور تِم کۭژاہ چھےٚ خۄدا ییٚتِچ قۄدرَت وٕچھان أسۍ کٔشیٖرِ منٛز ٲسِتھ چھُنہٕ اَسہِ خۄداے سٕنٛز قۄدرَت وٕچھان ہٮ۪کان وٕچھِتھ کِہیٖنۍ تہِ نہٕ وۄنۍ یوٚت یوٚت گژھان چھِ أسۍ سُہ چھِ أسۍ اَصٕل پٲٹھۍ وٕچھان تِکیٛازِ اِنسانَس گژھِ ہے اَکھ دِلی سکوٗن گژھِ ہے مِلُن أکِس اِنسانَس یُس نہٕ اَسہِ گَرِ چھُ مِلان تِکیٛازِ تَفریٖک چھِ آز اِنسانَن واریاہ زیادٕ مُشکِلات چھِ اِنسانَن وۄنۍ ییٚلہِ گَرِ نٮ۪بَر چھِ نیران پَتہٕ چھِ خۄداے سُنٛد قۄدرَت چھِ وٕچھان أنٛدۍ أنٛدِ اِنسانَس چھُ سکوٗن مِلان ییٚلہِ اِنسانَس سکوٗن چھُ مِلان سُہ چھُ دَپان بہٕ روزٕ ہا ییٚتی بہٕ گژھٕ ہا نہٕ بیٚیہِ کُن کِہیٖنۍ تِکیٛازِ نہ چھُ تَفریٖک آسان تَتہِ تھَس نہ چھُ ٹٮ۪نٛشَن آسان کُنِچ کُنچی ٹٮ۪نٛشَن چھَنہٕ آسان دٮ۪ماغَس تہِ چھِ آسان سکوٗن مِلیومُت تَتہِ تھَس تَوَے چھِ اِنسان پَسَنٛد کَران تِمَن جایَن گَژھُن ییٚتہِ تھَس ییٚتہِ تھَس سکوٗن مِلہِ اِنسانَس تَوَے چھِ أسۍ زیادٕ پَہمَتھ تُکنُے تُکنُے گَژھان یہِ تَفریٖک ژَل تَل چھِ نیران تہٕ یَتھ سکوٗنَس منٛز چھِ گژھان